اسلامُ علیکُم وَرَحمَتُہ اللہ تعالیٰ وَبَرکاتُہ یِم زَن شُرۍ چھِ آسان یِم زَن لۄکٕٹۍ زیادٕ لۄکٕٹۍ شُرۍ چھِ آسان تُہۍ چھِو زانان تہِ تِمَن زِ تِمَن چھَنہٕ پینٛٹِنٛگ تَگان اَصٕل پٲٹھۍ کَرٕنۍ کینٛہہ تِم چھِ پٮ۪نسَل ییٚلہِ تِم چَلاوان چھِ تِمَن چھِ پٮ۪وان اِریزَر تہِ تَتھ منٛز زیادٕ یوٗز کَرٕنۍ تہٕ مےٚ چھُ باسان زِ یُس زَن بوٚڈ پَہَن شُرۍ اَسہِ لگ بگ یُس ایٹتھَس آسہِ پَران سُہ ہیٚکہِ اَصٕل پٲٹھۍ پینٹِنٛگ کٔرِتھ لگ بگ گٔژھ تٔمِس ایج آسٕنۍ ژۄداہ ٹُہ پَنٛداہ یِیٲرٕز سُہ ہیٚکہِ اَصٕل پٲٹھۍ پینٹِنٛگ کٔرِتھ تِکیٛازِ تٔمِس اَندَر چھِ آسَن مطلب سَمجَنٕچ صلٲحیت تہِ باقٕے وَسلام